آ واریاہ سکیٖمہٕ چھِ وٕنکٮ۪س بینٛک رِلیٹِڈ گورمنٹ سکیٖم یتھ مَنٛز یِوان چھِ گۄڈنیٚتھٕے نیشنَل پیٚنشَن یۄس یِوان چھ پیٚنشَن سکیٖم یۄس یِوان چھِ پینشَن سکیٖم مِلان چھِ گورمنٹ ایٚمپلاے خٲطرٕ ییٚلہِ تٔمس رِٹایر چھ گَژھان تٔمِس یہِ سروِس رِٹایر چھِ گَژھان تمہِ پَتہٕ چھ تٔمِس پیٚنشَن مِلان سۄ چھِ بینٛک رِلیٹِڈ سکیٖم گورمنٹ طرفہ بیاکھ کیاہ سہَ چھِ کِسان لون سکیٖم سۄ چھِ مِلان أکِس یُس زمیٖندار آسہِ یا ییٚمِس واریاہ زمیٖن آسہِ یا اکھ لیبَر آسہِ تٔمِس تہِ چھِ روزان یہِ کِسان سکیٖم یا سَمرُری سَکھانہ سکیٖم چھَ یہِ چھِ لٔڑکِیَن خٲطرٕ تِمَن چھُ مِلان امیُک کَمپنسیشَن واریاہ لَڑکِیَن ہٕنٛد خٲطرٕ موجود واریاہ کینٛہہ سکیٖم چھ یِم گورمنٹ طَرفہٕ مِلان چھِ وٕنکٮ۪س پریٚزنٹَس مَنٛز یا واریاہ سکیٖم چھِ فار ایٚگزامپل بیٚیہِ تہِ چھَ سکیٖم ایٚجُکیشَن لون سکیٖم چھےٚ یا وٕنکٮ۪س اگر أسۍ کتھ کرو وٕنکٮ۪س یس لیٹیٚسٹ یۄس وٕنکٮ۪س سکیٖم چھےٚ سۄ کیاہ سہَ گٔیہِ پی ایٚم جے واے پردان منتری جَن دَن یوجنا یہِ سکیٖم تہِ چھےٚ وٕنکٮ۪س ایویلیبل یہِ تہِ چھےٚ میلان وٕنکٮ۪س گورمنٹ طرفہ واریاہ کینٛہہ سکیٖم چھِ وٕنکٮ۪س ایویلیبل یِم وٕنکٮ۪س لُکھ اَویل چھِ کَران یۄس وٕنکٮ۪س اَویرنیٚس چھِ مِلان بیٚنک تھروٗ یِم چھِ وٕنکٮ۪س ساروی کھۄتہٕ اکھ امہِ سۭتۍ ملے اکھ واریاہ آرام آہِستہ مَطلَب اکھ آرام مِلیو وٕنکٮ۪س لُکَن امہ سۭتۍ راحَت مِلیو وٕنکٮ۪س أکِس لیبَر اِنسانَس یا أکِس عام شَخصَس ییٚمِس بیٚنک ایٚکاوُنٹ چھُ سُہ چھُ ہیٚکان اصیل پٲٹھۍ یِم سکیٖم بیٚنک تھروٗ اَویل کٔرِتھ تٔمِس چھَنہٕ کٕہٕنۍ دِکَت یِوان تھوڑا بہت چھ ڈاکمنٹ ویٚرِفاے آسان ون کَرٕنۍ سب فارمیٚلٹی چھِ پوٗرٕ گَژھان تمہِ پَتہٕ چھِ وِدِن ٹُویٚنٹی فور آوٲرٕس بینک سکیٖم اَویل گَژھان